اَلسَلامُ علیکُم وَرحمتہ اللہ مےٚ حظ چھُ ناو فاضلہ سٮ۪کَنٛڈ پرٛوڈَکٹ یُس حظ مےٚ پنٛنِس گَرَس منٛز اوٚن سُہ حظ تَتھ حظ چھِ وَنان موبایل فون یِتھ کٔنۍ زَن حظ أسۍ وَنو کہِ پرٛٮ۪تھ کُنہِ چیٖزَس چھِ آسان پازِٹِو تہِ تہٕ نگیٹِو فہ یِم تہِ آسَن نَگیٹِو سایڈَس تہِ اگر حظ اَسہِ اَمہِ موبایِل فونٕکۍ نَگیٹِو اٮ۪کٕسپیٖررینٕس وٕچھ بہٕ بہٕ حظ وَنہٕ کہِ مےٚ چھِ واریاہ ٹایِم موبایلَس پٮ۪ٹھ سِپٮ۪نٛڈ گژھان کیٚنٛژھَس ٹایمَس چھَس بہٕ تَتھ پٮ۪ٹھ تِم تِم چیٖز وٕچھان یِمو سۭتۍ میٛٲنۍ نالیج چھےٚ بَڑان مگر کُنہِ ٹایِمہٕ حظ چھس بہٕ تِم چیٖز تَتھ پٮ۪ٹھ وٕچھان یِم صِرف اٮ۪نٹرٹینمنٛٹ پٔرپَز خٲطرٕ چھِ تَتہِ پٮ۪ٹھ حظ گوٚو مےٚ واریاہ ٹایِم زایہِ ییٚتہِ پٮ۪ٹھ حظ مےٚ یہِ موبایِل فون اوٚن گَرَس منٛز موبایِل فونٕکۍ سایڈ سایڈ اِفٮ۪کٹ حظ چھِ اَمہِ وَرٲے یہِ تہِ کہِ اِنسان حظ چھِنہٕ وۄنۍ ہٮ۪کان پنٛنہِ فیملی تہِ تَتہِ پٮ۪ٹھ تِتھ کٔنۍ ٹایِم دِتھ کِہیٖنۍ یِتھ کٔنٮ۪تھ اِنسان دِوان اوس پنٛنہِ فیملی ٹایِم وۄنۍ حظ چھُ سورُے ٹایِم گژھان حظ موبایل فونَس سۭتۍ موبایل فونَس حظ چھِ واریاہ فٲیدٕ مگر اَتھ حظ چھِ نۄقصان تہِ خاص کر یُس حظ یہِ سُماٹ فون چھِ اَتھ حظ چھِ نۄقصان سوشَل میٖڈیاہَس پٮ۪ٹھ حظ چھِ اِنسان دُہ دۄہ رناوان سوشَل میٖڈیاہَس پٮ۪ٹھ حظ چھِ اَصٕل اَصٕل چیٖز تہِ یِوان مگر اَتھ پٮ۪ٹھ حظ چھِ تِم چیٖز تہِ یِوان یِم نہٕ اِنسان سٕنٛدۍ خٲطرٕ ٹھیٖک چھِ کِہیٖنۍ خاص کر حظ وَنہٕ بہٕ کہِ اگر حظ یہِ سُماٹ فون کُنہِ ساتہٕ بَچہٕ سٕنٛدِس اَتھَس منٛز لَگان چھِ تہٕ أمِس نہٕ حظ پَتہٕ حظ چھِ یہِ استعمال کِتھ کٔنۍ چھِ کَرُن آسان تہٕ سۄ حظ چھِ کَران اَتھ کٲم سۄ حظ چھِ اَتھ خبر خبر کَم ایپ کھُلاوان تہٕ تمہِ سۭتۍ حظ چھِ اِنسانَس وَقتی طور نۄقصان تہِ واتان اَسہِ حظ وٕچھ آز تامَتھ اَمہِ موبایِل فونہٕ سۭتۍ کۭتۍہو اِنسانو کوٚر خودکُشی یا اَتھ منٛز حظ چھِ اَتھ موبایلَس منٛز تِمہٕ تِمہٕ گیمہٕ تہِ وٕنۍکٮ۪نَس یِمو سۭتۍ نہٕ اِنسانَس نَفَع ووت کیٚنہہ بلکہِ چھِ اِنسانَسَن نۄقصان واتناوان اِنسان چھِ اَمہِ سۭتۍ یِمو گیمو سۭتۍ ذہنی ڈِپرٛٮ۪شَنَس منٛز حظ چھِ اِنسان مُبتلا گژھان اَسہِ حظ وٕچھ کہِ یہِ فون چھِ ییٚتہِ چھُنہٕ تیوٗتاہ ٹھیٖک کِہیٖنۍ تہِ نہٕ ییٚلہِ سماٹ فون ییٚتہِ حظ تِم لۄکٕٹۍ لۄکٕٹۍ موبایل فون چھِ یِم حظ برٛونٛہہ کالہِ یِوان ٲسۍ یہِ حظ چھِ میٛٲنۍ نَگیٹِو اٮ۪کٕسپیٖریَنٕس اَتھ موبایِل فونَس سۭتۍ اَگر حظ پازِٹِو رِوِوِز تہِ دِمو تمہِ پَتہٕ تمہِ پَتہٕ تہِ حظ سَمَن توتہِ اَتھ واریاہ پازِٹِو یہِ واریاہ نَگیٹِو فیزِز تہِ اَتھ موبایِل فونہٕ سۭتۍ حظ وَنہٕ بہٕ کہِ اَتھ حظ چھِ رِچارٕجہِ بَلاے تہِ لَگان ییٚمہِ خٲطرٕ أکِس اِنسان سُنٛد زینُن چھُ واریاہ زیادٕ ضروٗری بَنان أکِس اِنسانَس نہٕ حظ چَلہِ نہٕ توٚتام کِہیٖنۍ یوٚتَس تامَتھ نہٕ اِنسان زینان آسہِ زینُن حظ چھُ اِنسانَس واریاہ زیادٕ ضٔروٗری تِکیٛازِ کہِ رِچارٕج خرچی حظ چھِ وٕنۍکٮ۪نَس زیادٕ گژھان یِمَن موبایِل فونَن پٮ۪ٹھ تُہۍ وٕچھِو حظ کہِ کوٗتاہ اِنٹرنٮ۪ٹ پیک چھُ لَگان أکِس موبایلس ییٚمۍ یُس نہٕ زینان آسہِ کِہیٖنۍ یُس نہٕ جاب آسہِ کَران کِہیٖنۍ ییٚمِس نہٕ حظ کانٛہہ أرنِنٛگ سورٕس آسہِ کِہیٖنۍ تٔمۍ سٕنٛدۍ خٲطرٕ حظ چھِ یہِ واریاہ مُشکِل بنان تٔمۍ سٕنٛدۍ خٲطرٕ حظ چھِ یہِ سٮ۪ٹھاہ ڈِفہِ ڈِفِکَلٹ گَژھان وقتہٕ وقتہٕ اَتھ موبایِل فونَس رِچارٕج کَرُن وقتہٕ وقتہٕ حظ چھِ اَتھ پٮ۪ٹھ لاگان یِمَن سُماٹ فونَن پٮ۪ٹھ یُس نہٕ ضٔروٗری تہِ چھِ کِہیٖنۍ کہِ ویٖڈیو کال کَرنہِ ییٚمہِ سۭتۍ حظ سون زیادٕ کھۄتہٕ زیادٕ وقت چھُ گژھان یِمَن موبایلَن پٮ۪ٹھ صرف اگر وایِس کال چھِ آسان کَرٕنۍ وٕنہِ حظ اِنسان دَپان وَلہٕ رِچارٕج چھِ ترٛٲوِتھ نٮ۪ٹ پیک چھِ ترٛٲیِتھ أسۍ کَرو کٲم أسۍ تُلو تہٕ ترٛاوو لاگو ویٖڈیو کالٕے کَرٕنۍ ییٚمہِ سۭتۍ اِنسان سٕنٛز یُس یہِ پرٛیویسی ٲس سُہ تہِ کوٚر یِمو فونو خراب اِنسانَس چھُنہٕ آز روٗدمُت بولنُک شعوٗر تہِ تیوٗتاہ کِہیٖنۍ تہِ نہٕ یِمو موبایل فونو سۭتۍ تِکیٛازِ کہِ اِنسان چھُ دۄہَس روزان بولان بولان یِمَن فونَن پٮ۪ٹھ خاص کَر وَنہٕ بہٕ یِمَن موبایِل فونہٕ سۭتۍ یِمَے گَرِکۍ بٔڑۍ بٔڑۍ اَسہِ ٲسۍ تِم گٔے بِلکُل اِگنور یِمَن خٲطرٕ چھُنہٕ اَسہِ ٹایِم کِہیٖنۍ تہِ نہٕ یُس زَن وارِیاہ زیادٕ مُشکِل چھِ اَسہِ پَزِہے پنٛنہِ امہِ موبایِل فونہٕ کھۄتہٕ پنٛنٮ۪ن یِمَن بُزرگَن سۭتۍ ٹایِم گُزارُن مےٚ چھُ باسان یِتھ چھُ یُس یہِ چھِ میٛٲنۍ نٮ۪گیٹِو اٮ۪کٕسپیٖرینس کہِ اِنسان چھُنہٕ پَننٮ۪ن قریبی قریبی ہٮ۪کان ٹایِم دِتھ کِہیٖنۍ سورُے ٹایِم چھُ ویسٹ گژھان موبایل فونسٕے سۭتۍ تہٕ شُکریہ